ہاو ڈوٗ یوٗ سویٖپ اینٛڈ موپ یُوَر ہاوُس ڈوٗ یوٗ یوٗز کَو ڈنٛک آن اےٚ فٕلور آف یُوَر ہاوُس ڈوٗ یوٗ یوٗز اَنی ہٮ۪لٕتھ بٮ۪نِفِٹٕس آف اِٹ

مطلب تُہۍ کِتھ کٔنۍ چھُو پَنُن یُس ہاوُس تَمہِ کِتھ کٔنۍ چھُو تُہۍ ڈُوان تَتھ تُہۍ چھُوا کَران یہِ گُہہ اِستعمال پھٕلورَس پٮ۪ٹھ یا بیٚیہِ کیٚنٛہہ کیٛاہ ہٮ۪لٕتھ بٮ۪نِفِٹ چھِو تُہۍ اَمہِ پٮ۪ٹھ نہ نہ نہ أسۍ چھِ ڈُوان جاڑوٗ سۭتۍ سِمپٕل کَتھ أسۍ چھِ جاڑوٗ سۭتۍ ڈُوان لَسلہِ سۭتۍ ڈُوان أسۍ چھِنہٕ کَران کَو ڈنٛگ وَو ڈنٛگ یوٗز کِہیٖنۍ تہٕ نہ نہ نہ